أسۍ اگر بہٕ پَنٕنۍ کَتھ کَرٕ تہٕ ییٚلہِ برونٛہہ کالہِ سون مول موج چھِ وَنان کہِ کِتھ کٔنۍ کیٛاہ اوس گژھان یا سُہ ترٛٲیِو تُہۍ تہٕ پانہٕ تہٕ یِم چھُ اِنسان چھِ بچپَن پٮ۪ٹھ وُنیُک تانۍ یہِ وقت گُزورمُت تہٕ یہِ بَچِپَنَس منٛز اوس مَزٕ تہٕ لطف تہٕ سُہ کَتہِ چھُ اَزٕ اَز چھُ تیٖژاہ پریشٲنی تہٕ بہٕ کیٛاہ وَنہٕ تہٕ بہٕ اِنسان چھُ یَژھان بیٚیہِ گژھٕ ہاو تِتھی وقتَس منٛزَ واپَس تَتھ بَچپَنکِس وقتَس منٛز یِم دوست ٲسۍ تٕمَن مِل ہا بیٚیہِ اُستاد ٲسۍ تِمَن مِل ہا بیٚیہِ تِتھَے کَنٮ۪تھ یِتھ تِمَن دۄہَن ٲسۍ گِنٛدان درٛوٚکان تٕمَے بیٚیہِ واپَس گِنٛدٕہَو تہٕ اَز چھُ تیٖژ ٹینشَن تہٕ پریشٲنی